آز کَل یِم ساروے کھۄتہٕ زیادٕ ایپہٕ چھِ یِوان چلاونہٕ تَتھ منٛز چھِ ساروے کھۄتہٕ زیادٕ سوشَل میٖڈیا پٕلیٹفارمٕکۍ ایپہٕ یِوان یوٗز کَرنہٕ یَتھ منٛز زِ أسۍ چھِ وٕچھان فیس بُک چھِ اِنسٹاگرٛام چھِ ٹِویٖٹَر چھِ تہٕ بٲقی یِم آن لایِن سوشَل میٖڈیا پٕلیٹفارم چھِ تِم چھِ یِوان استعمال کَرنہٕ تہٕ یَنٛگَر جَنریشن منٛز چھِ ساروے کھۄتہٕ زیادٕ عام یِم آن لایِن مَلٹِپٕلیَر گیمہٕ چھِ تہٕ باقی باقی یِم گیمہٕ چھِ تِم یِوان عام تَر وٕچھنہٕ تہٕ یِم یِم ایپہٕ چھِ یِمَن چھِ کیٚنٛہہ ڈِس اٮ۪ڈوانٹیج تہٕ بیٚیہِ چھِ اٮ۪ڈوانٹیج یعنی کہِ یِمَن چھِ کیٚنٛہہ خٲمی تہِ یِمَن چھِ کیٚنٛہہ خوٗبی تہِ سوشَل پٕلیٹفارمٕکۍ ایپَن چھِ واریاہ خوٗبی یَتھ منٛز زٕ أسۍ چھِ ہٮ۪کان اَکھ أکِس سۭتۍ رٔلِتھ اَکھ أکۍسٕے کمپٕلیٖٹ اِنفارمیشن یا اَکھ أکۍ سُنٛد پوٗرٕ مُکمل معلوٗمات ہٮ۪کان معلوٗم کٔرِتھ یَتھ منٛز أسۍ آن لایِن یعنی آن لاین چھِ ہٮ۪کان اَکھ أکِس سۭتۍ مُلاقات کٔرِتھ مگر یِم باقی ایپہٕ چھِ یتھ منٛز چھِ یِوان گیمہٕ یَتھ منٛز کیٚنٛہہ گیمَن ہُنٛد اٮ۪گزامپٕل دِمہٕ بہٕ فی فایَر چھِ پَب جی چھِ تہٕ باقی یِم گیمہٕ چھِ اَمہِ سۭتۍ چھِ یَنٛگَر جنریشن پٮ۪ٹھ واریاہ اَثر پٮ۪وان یَتھ منٛز چھِ تِمَن اَمِکۍ نشہِ چھُ گژھان چھِ تہٕ فونٕکۍ چھِ واریاہ زیادٕ اٮ۪ڈوانٹیجِز تہِ خوٗبی تہِ ڈِس اٮ۪ڈوانٹیجِز تہِ خٲمی تہِ فونِچ خوٗبی چھِ یہِ زِ اَکھ اِنسان ہیٚکہِ گَرِ بِہتھٕے تٲلیٖم حٲصِل کٔرِتھ گرِ بِہتھٕے دُنیاکِس کٲنٛسہِ تہِ کوٗنَس کہِ بارَس منٛز اِنفارمیشَن معلوٗمات أنِتھ دُنیا کہِ کٲنٛسہِ تہِ کوٗنہِ کِس نَفرَس سۭتۍ ہیٚکہِ سُہ فون کٔرِتھ کَتھ باتھ کٔرِتھ سُہ وٕچھِتھ سُہ پرٛزنٲیِتھ مگر بیٚکہِ طرفہٕ اگر اَمِکۍ خٲمی وٕچھو یِم خٲمی ہٮ۪کو نہٕ أسۍ گٔنٛزرٲیِتھ کیٚںٛہہ یہِ چھِ سُہ موبایل ییٚمہِ یہِ پوٗرٕ جنریشَن ختم کٔر یِم دٮ۪ماغ اِنسان سُنٛد خراب کوٚر یتھ موبایلَس چھِ یِوان کیٚنٛہہ یِتھۍ استعمال کرنہٕ ییٚمہِ سۭتۍ یَنٛگر جنریشَن تباہ چھِ گٔمٕژ

موبایلٕکۍ کیٚنٛہہ ڈِس اٮ۪ڈوانٹیجِز خوٗبی خٲمی چھِ زِ اَمہِ سۭتۍ چھِ أچھ گژھان خراب اَمہِ سۭتۍ چھِ کَن ہٮ۪کان خراب گٔژھِتھ اَمہِ سۭتۍ چھِ دٮ۪ماغَس پٮ۪ٹھ بُرٕ اَثر پٮ۪وان تہٕ اَمہِ سۭتۍ چھِ سانہِ لولہٕ تہٕ مایہِ پانہٕ ؤنۍ کم گژھان شُکریہ